اَز صُبحٲے ؤتھِتھ بوٗز مےٚ اَکھ اَکھ دِلچسپ واقعہ اَکھ نِوٕز اَکھ ٲس یہِ چھُ اَکھ فُٹ بالَر اَکھ موٚروکو موٚروکو کَنٹرٛی ہُنٛد موٚروکو مُلکُک ییٚمِس زَن ناو چھُ اشرف حکیٖمی یُس زَن اَکھ پرٛوفٮ۪شنَل فُٹ بالَر چھُ تیٚمِس متعلق آے یہِ نِوٕز زِ تیٚمسٕنٛزِ خاندارنہِ چھُ اَکھ ڈِووٚرٕس کیس کوٚرمُت فایِل تیٚمِس خٕلاف تہٕ سۄ چھِ یَژھان کہِ تیٚمسٕنٛزِ دولت منٛز گژھِ تیٚمِس کم سے کم پَنٛژاہ پٔرسَنٛٹ یُن دِنہٕ مگر یُتھُے تٔمۍ کورٹَس منٛز کیس کوٚر جَج صٲبَن دیُٚت تیٚمِس تورٕ یہِ بیان جَج صٲبُن بیان اوس یہِ کہ أمسٕنٛزِ یۄس زَن یُۄس زَن اشرف حکیٖمی یِن یۄس زَن دولت چھِ سۄ چھَ تٔمِس سٲرٕے ماجہِ ہِنٛدِس ناوَس اسلیے ہیٚکہِ نہٕ تیٚمسٕنٛزِ خاندارنہِ یعنی کہ اشرف حکیٖمٕنۍ خاندارنہِ ہیٚکہِ نہٕ اَمہِ منٛز کِہیٖنۍ تہِ تٔرِتھ اشرف حکیٖمس یۄس تہِ دولت چھِ چاہے تٔمِس گاڑِ چھِ بٔنٛگلہٕ چھِ یا کانٛہہ تہِ چیٖز چھُ تٔمِس سُہ چھِ تٔمِس سورُے ماجہِ ہِنٛدِ ناو اسلیے ہیٚکہِ نہٕ تٔمِس کِہینۍ تہِ تٔرِتھ اشرف حکیٖمی سٕنٛدِ دولت منٛز تہٕ یہِ باسے مےٚ اَکھ دِلچسپ نِوٕز اَکھ